سٲنِس علاقَس منٛز چھُ زیادٕ پَہَن باپار یُس چھُ مطلب سَکسیٚسفُل یُس کامیاب چھُ سُہ گوٚو یہِ ژوٗنٛٹھۍ باپار تہٕ اَتھ منٛز چھِ کامیٲبی یُس اَتھ منٛز چھُ سُہ چھُ زیادٕ تَر یِمَن یِمَن یِم یِم اَتھ کارَس منٛز یِم ٹھیٖک ٹھاک برونٛٹھ پٔکۍ سُہ گوٚو اَمیُک ہنٛڑرَنٛڑ پٔرسَنٛٹ مارکیٹ اِنفارمیشَن گٔے تہٕ بیٚیہِ اَمے کارُک یا ژوٗنٛٹٮ۪ن ہٕنٛز ہنٛڑرَنٛڑ پٔرسَنٛٹ اِنفارمیشَن سورُے ایٚولیبٕل تَمہِ موٗجوٗب سُہ چھُ سُہ مطلب یہِ چھُ ساروی کھۄتہٕ بوٚڑ وجہ یُس زَن یِم کامیاب یہِ بَنیو اَکھ کامیاب بِزنٮ۪س سٲنِس علاقَس منٛز